بڈگام ڈِسٹرک چھُ کٔشیٖرِ منٛز اکھ ڈِسٹرٛک تِکیازِ کٔشیٖر منٛز چھِ دہ ڈَسٹرک یِمو ڈِسٹرکَو منٛزٕے چھِ اکھ ڈِسٹرک یَتھ أسۍ وَنان چھِ بڈگام اَگر أسۍ بڈگامٕچ ہِسٹری وٕچھو بڈگام یُس چھُ سُہ اوس گۄڈٕ بارہمولاہُک پارٹ تہٕ تٔمۍ پَتہٕ گوٚو یہِ بارہمولاہُک پارٹ اوس بیٚیہِ ٲسۍ اَتھ کونسٹُوٮ۪نسی اَننٛت ناگُک تہٕ تٔمۍ پَتہٕ چھُ یہِ اَلگ آسان اَمیُک یُس تحصیٖل اوس تَتھ اوس وَنان شری پرتاب تحصیٖل پرانہِ زَمانُک اولڈٕ رِکارڈ چھِ وَنان زِ بڈگامَس ٲسۍ أسۍ گۄڈٕنٮ۪تھ وَنان پرگانا دٮ۪سوٗ پرگانا دٮ۪سوٗ اوس اکھ پرٛون ناو یُس زَن بڈگام ڈِسٹرکَس ٲسۍ وَنان تہٕ اَگر أسۍ أزِچ کَتھ کرو بڈگام چھُ اکھ اَلگ ٹوُن اَلگ ڈِسٹرک ہٮ۪ڈ کُواٹر آمُت کرنہٕ اَگر أسۍ خَواجا عزام دِمارِیُن مانو تہٕ یِمَن ہُند اوس یُس یہِ خواجا عزَم دِمارِ اوس أمۍ سُند ایریا اوس دٮ۪مَر باغ تہٕ یہِ اوس اکھ ڈٮ۪نسلی پاپوٗلٮ۪ٹٕڈ اَتہِ ٲسۍ واریاہ پاپوٗلٮ۪شَن تہٕ وارٕ وارٕ گٔے اَتہِ واریاہ زیادٕ پاپوٗلٮ۪شَن تہٕ أمۍ وُچھ اکھ بوٹ اوس سُہ اوس کران أکِس سُہ کھوٚت أکِس ہَوُس ٹاپَس منٛز سودٲرنَس منٛز روزنہِ خٲطٕر تہٕ پَتہٕ کوٚرُکھ یہِ کَور ناردٲرنہٕ سۭتۍ تہٕ تَمہِ پَتہٕ وٕچھُکھ یِمو اَتہِ آسہٕ واریاہ جایہِ بڈگامَس منٛز یِم پاپوٗلٮ۪شَن زیادٕ آسنہٕ خٲطرٕ بیٚیہِ ییٖتیٛاہ گام آسنہٕ خٲطرٕ اوس اَتھ تَوَے وَنان بڈگام بڈگامُک مطلبٕے چھُ آسان بِگ وِلٮ۪ج یعنی کہِ اتہِ ٲس زیادٕ پاپوٗلٮ۪شَن آسان اکھ فٮ۪مَس جنٛگجوٗ چھِ ییٚمِس أسۍ وَنان چھِ محموٗد غزنہِ أمۍ چھُ ووٚنمُت أمۍ اوس ییٚلہٕ کَشمیٖرَس منٛز حملہٕ کوٚر کٔہِمہِ سٮ۪نچُری منٛز کرے أمۍ کَشمیٖرَس منٛز حَملہٕ پُںٛچکلی کِنۍ آیے یہِ تہٕ أمہِ بَنایے بڈگام ڈِسٹرک کھار اٮ۪ریا رَچے أمۍ اَرداہ شَتھ ژوٚدہَس منٛز سِکھ روٗل رٔنجٮیٖت سِنگَن تہٕ تٔمۍ کَرے فٔسٹ کٮ۪پچر کَشمیٖر تہٕ تٔتھی سۭتۍ بڈگام تہٕ یِتھَے کٔنۍ چھِ بڈگامَس منٛز آمُت اکھ چٮ۪نیٖز ٹرٛٮ۪ولر تہٕ ییٚمِس أسۍ وَنان چھِ ہٮ۪نٛگ سٮ۪نٛگ سُہ آیے پُنچ کِنۍ مَگر یِہوٚے روٗٹ بڈگامُک یُس اوس یِہوٚے کوٚر أمۍ فالو تہِ اَگر یِم بڈگامچہِ شَخصیتٕچ کَتھ کرو اَتہِ چھُ واریاہ شخصیَت یَتھ منٛز أسۍ وٕچھان چھُ شیخ نوٗر الدیٖن پوپُلرلی ییٚمِس مَشہوٗر خاص کانٛہہ ناو چھِ أسۍ وَنان علمدارِ کَشمیٖر یہِ چھُ پرٛٮ۪زینٛٹ اوسمُت ٹرٛٮ۪ولر بڈگام ڈِسٹرکُک تہٕ أمۍ چھُ واریاہ باقی جایہِ تہِ کَرِمَژٕ ڈٮ۪زِگنٮ۪ٹ تہٕ اَمہِ پَتہٕ چھُ اکھ بڈگامَس منٛز مَشہوٗر جاے یَتھ أسۍ وَنان چھِ ژرٛارِ شٔریٖف یُس اَتھ ڈِسٹرکَس منٛز اَ یِوان چھُ اکھ اَصٕل وِلٮ۪ج یُس مانُن زانُن نَصرُاللہ پورہ تہِ چھُ اتھ ناو آمُت یُس بابا نَصِرناوَس پٮ۪ٹھ چھُ یُس اَمِچ تٔحصیٖل چھِ چاڈورا بڈگامٕچ سُہ تہِ چھِ تَتھ تہِ چھِ اکھ بٔڑ ہِسٹرٛی تٔمۍ اکھ فٮ۪مَس اوس مٔلِک ہٮ۪در سُہ اوس اَمہِ ڈِسٹرکُک تعلُق تھاوان مطلب چاڈوٗرا تحصیٖل ہُند یہِ اوس واریاہ اکھ مانُن زانُن وول لٮ۪نڈ لاڈر یعنی کہِ زٔمیٖن مٲلِک أمِس اوس اکھ کٕلوز فرٛینٛڈ یہِ اوس مطلب کٕلوز فرٛٮنٛڈ اٮ۪مپَیر جَہانگیٖر أمِس ٲسۍ سٲری زانان چھُ یہِ اوس واریاہ زیادٕ أمِس کٕلوز تہٕ یہِ اوس أمِس پٮ۪ٹھ واریاہ ٹرسٹ کران أمِس جَہانگیٖرَس ییٚلہِ پَنٕنۍ ییٚلہِ أمِس پَنُن ہزبٮ۪نٛڈ گُزریو نوٗر جَہان أمیٖن یُس جَہانگیٖرَس وایِف ٲس سُہ تہِ چھِ آمٕژ کَسٹٔڈی کرنہٕ مٔلکِنَس زَمانَس منٛز اٮ۪مپِیر تہٕ یُس یہِ وُمین ٲس أمِس جَہانگیٖرَس ٲسۍ مٔلِک تہٕ یہِ تہِ ٲس یِمَن سۭتۍ اَصٕل پٲٹھۍ زان وان تھاوان بیٛاکھ ڈِسٹرک اکھ چھُ بڈگامٕچ یَتھ أسۍ وَنان چھِ بیٖروہ بیٖرواہَس چھُ وَنان بہروٗپ تہِ یعنی کہِ اَتھ منٛز چھُ واریاہ آسان سَپرِنٛگٕس یَتھ أسۍ وَنان چھُ کۄلہٕ یا أسۍ وَنان چھُ ناگ یِمو منٛز آب چھُ چٔشمہٕ چھُ بیٚہوان یوٗسُف سا یوٗسُف شاہ چٮ۪ک یُس اوس سُہ تہِ چھُ یِم بڈگام ڈِسٹرک سۭتۍ واریاہ اَصٕل رِلٮ۪شَن تعلُق تھاوان بڈگامَس یُس چھُ اکھ فٮ۪مَس اِنسان چھُ ییٚمِس أسۍ وَنان چھِ حٔکیٖم ییٚمِس وَنان چھِ سعیِد ہٮ۪در تٔمۍ چھِ یہِ سٮ۪ٹَل کٔرمٕژ بڈگام یُس پرٛٮ۪زینٛٹ پَنُن اکھ چھُ اَتھ ڈۄڈ ہَتھ ؤری برٛونٛہہ یِتھَے کَنتھ اَگر أسۍ بڈگامَس منٛز وٕچھو اَتہِ چھُ واریاہ پٔرسٕنَلٹیٖز أزۍکِس ڈٮ۪ٹَس منٛز تہٕ بڈگامَس منٛز چھُ اَسہِ آز اَگر وٕچھو غلام نٔبی گوہَر یُس اکھ پویِٹ چھِ سٔکولر چھُ یہِ تہِ چھِ اَتی بُلونگ کران بڈگامَس چھُ واریاہ ناو تہٕ یِتھ کٔنۍ اَتھ وَنان چھُ واریاہ یَقیٖن کَرن وٲلۍ زَنٕنۍ وٲلۍ بڈگام بِگ وِلٮ۪ج چھُ تہٕ بَڈگامَس چھُ بڈگام اَگر أسۍ وٕچھو یہِ چھِ آمٕژ سری نَگر ڈَسٹرکَس سۭتۍ اَلگ کرنہٕ تہٕ اَتھ منٛز چھُ واریاہ پوپُلٮ۪شَن ٲسمٕژ تہٕ أتھی سۭتۍ چھُ بڈگام اکھ بوٚڈ شَہر یَتھ أسۍ وٕچھان چھِ اَتِچ آز اِکونامی چھِ اَتہِ چھُ آز واریاہ مارکٮ۪ٹُک اَثر تہِ اَمیُک مارکیٹ تہِ چھُ واریاہ اٮ۪گرِکَلچر تہِ چھُ واریاہ بڈگامُک بڑیومُت ییٚمہِ سۭتۍ أسۍ ہٮ۪لٕپ چھِ مِلان سٲنۍ اِکانمی بڈاونِس منٛز بڈگامٕچ اِکانمی اگر وٕچھو أسۍ یہِ چھُ ڈِپٮ۪نڈ آز واریاہ اٮ۪گرِکلچرَسٕے پٮ۪ٹھ تہٕ لوٗکھ چھِ ذِمِدٲری آز تہٕ کران مین مارکٮ۪ٹ ٹوُن چھُ اَمیُک بڈگامُک زیادٕ تر چھُ سری نَگرَس سۭتی اٮ۪ٹٮ۪چ تہٕ اَتھ چھُ واریاہ زیادٕ یِوان کرنہٕ مطلب کاروبار